آ وعلیکُم سلام آ بِلکُل بِلکُل بِلکُل جِناب تُہۍ کٕم چھِو

ٹھیٖک ٹھیٖک اَہَن حظ آ اَسہِ چھِ اَکھ کَمپٔنی فُڈ ٹرٛک کَمپٔنی چھِ اَسہِ پوٗرٕ اَسہِ چھِ لگ بگ چھِ اَسہِ باہ بیٚیہِ گٔیہِ زٕ بارہ چٔکی بیٚیہِ چھِ اوترٕ گٲمژٕ بیٚیہِ اَرداہ ٹرٛکہٕ چھِ اَسہِ ٹوٹَل تَتھ منٛز چھِ یِوان تَتھ منٛز چھِ اَسہِ ٹرٛالرٕے یوٚت یِوان پنٛداہ بیٚیہِ چھِ اَسہِ تِم لۅکچہِ گَنٛدک ڈبہِ یَتھ وَنان چھِ اَسہِ تِم چھِ یِوان اَسہِ لگ بگ بیٚیہِ ترٛےٚ اَرداہ مٲنۍ تو تُہۍ اَرداہ بیٚیہِ اگر کیٚنٛہہ لۅکٕٹۍ مۄکٕٹۍ ٹاٹا موبایِل ووبایِل تہِ آسہِ ضروٗرت تہٕ سُہ تہِ بَنہِ تُہۍ ؤنِو پَنٕنۍ ڈِٹیل تۄہہِ کیٛاہ چھِ رِکایَرمٮ۪نٛٹ کیٛاہ چھِ تۄہہِ

ٹھیٖک ٹھیٖک اَچھا اَچھا ٹھیٖک ٹھیٖک تۄہہِ کوٗتاہ زٔمیٖن چھُ پانَس اَتہِ تہٕ اَتھ کُس یہِ چھُ یہِ چھا ڈیلشَسٕے یوت اَتھ سٲرسٕے کُلوٗ ڈیلشَسٕے یوت تۄہہِ ما کَرو ییٚتہِ سوپور ٹرٛے سوپور نِنَس تہِ کِنہٕ تۄہہِ چھُ ڈیرہکٹٕے نِوان نٮ۪برٕے ٹھیٖک ٹھیٖک اَدٕ گژھو حظ اَسہِ کیٛاہ چھُ اَسہِ چھُنہٕ مَسلہٕ کیٚنٛہہ اَسہِ چھِ تۄہہِ چھُس دپان ژور پٲنٛژھ ٹرٛکہٕ چھِ ضروٗرت اَسہِ چھِ ایٚویلیبُل وُنکٮ۪ن حالانٛکہِ حالانٛکہِ وُنکٮ۪نَس چھُ سیٖزَن چھُ وُنکیٚنَس تہٕ مگر تۄہہِ ووٚن مےٚ اَسہِ چھِ ایٚویلیبٕل ٹرٛکہٕ بیٚیہِ تہِ چھِ أسۍ ہٮ۪کان ایرینٛج تہِ کٔرِتھ یہِ اورٕ یورٕ چھِ ہٮ۪کان أسۍ ایرینٛج تہِ کٔرِتھ تِم گژھن سُہ چھُنہٕ مَسلہٕ کیٚنٛہہ صرِف چھُو تۄہہِ وَنُن ٹایمِنٛگٕے یوت کَمہِ ساتہٕ چھِ اَسہِ ضروٗرت أسۍ تھاوَو تِم حٲضِر تُہۍ بیٚیہِ ؤنۍتَو تُہۍ ڈیسٹِنیشَن کہِ کوٚت چھِ اَسہِ کوٚت تام چھِ اَسہِ یہِ واتناوٕنۍ

وُچھ حظ اگر تُہۍ بارہ چٔکی نِیِو تہٕ تَتھ حظ کٲم تَتھ کیٛاہ سا واتہِ دِلہِ تانٮ۪تھ دِلہِ تانٮ۪تھ لَگن تَتھ برابر تھٲوِتو تُہۍ ژٔٹِتھ پنٛژاہ ساس رۄپیہِ پَنژاہ پَنٛژاہ ساس رۄپیہِ تہٕ یہِ چھُسو بہٕ تۄہہِ وَنان ریٹ تۄہہِ تہٕ بارہ چٔکی یَس اگر وۅنۍ تُہۍ سولا چٔکی نِیِو تَتھ منٛز کیٛاہ سا گژھِ تۄہہِ تھوڑا سا کٔمی کیٛازِ تَتھ منٛز چھِ أکسٕے گاڑِ منٛز واتان واریاہ سُہ گژھِ تۄہہِ پٲنٛژتٲج پٲنٛژتٲج ساس گژھِ تۄہہِ تہٕ اگر تۄہہِ نارمَل ٹرٛک چھِ ضروٗرت سُہ کیٛاہ سا گژھِ تۄہہِ ایراوُنٛڈ مےٚ باسان یِہَے سُہ تہِ گژھِ یِہَے ژَتجی ایراوُنٛڈٕے مٲنۍ تو اَتھ چھِ یِہ مےٚ ژور پٲنٛژھ ساس گژھان فرق تہٕ زیادٕ نہٕ کیٚنٛہہ آ بِلکُل بِلکُل بِلکُل تُہۍ تھٲوِو تُہۍ تھٲوِو ریٹ تُہۍ تھٲوِو سڑکہِ پٮ۪ٹھ پَنٕنۍ مال ہَن کھڑا یا تۄہہِ کَتنَس آسہِ گُڈاوُن آسہِ یا کیٚنٛہہ آسہِ سون نَفر یِیہِ ڈرٛایوَر یِیہِ نَفَر یِن زٕ زٕ نَفَر بیٚیہِ آسوٕ تُہۍ تہِ سٲدِو سٲنۍ زٕ نَفَر تہِ یِن تِمَن چھِ حالانٛکہِ الگ پۅنٛسہٕ تِم تہِ یِن تہٕ تِم تہِ نِیَن پَتہٕ تۄہہِ

آ تُہۍ کٔرۍزیٚو تُہۍ کٔرۍزیٚو مےٚ کُنہِ ساتہٕ کُنہِ ساتہٕ تہِ کوٚر مےٚ تۄہہِ یَتھ پٮ۪ٹھ نمبرَس پٮ۪ٹھ فون تہٕ اِنشاء اللہ أسۍ آسَو أتی ایٚویلیبُل اَدٕ حظ اَدٕ حظ او کے او کے سَر